اگر ہسا ہندوستانٕچ کتھ کرو أسۍ ییٚتہِ ہسا چھِ واریاہ پلانٹٕس ہؠکان ڈؠولَپ گٔژھِتھ واریاہ پٕلانٹٕس ہؠکان وۄپدٲیِتھ یِمن منٛز باجرا چھُ بیمبوٗ چھُ رایس چھُ پیٖر چھُ مشروٗم چھُ تہٕ یِم چیٖز ہسا چھِ واریاہ لُکھ اِستعمال کٔرِتھ اگر ہسا وۄنۍ رایسٕچ کتھ کرو أسۍ رایس ہسا چھِ واریاہن سٹیٹن منٛز یِوان بناونہٕ مگر امیُک اِستعمال ہسا چھِ زیادٕ پہمتھ جے اینڈ کے یس منٛز کرنہٕ یِوان وۄنۍ اگر ویٖٹٕچ کتھ کرو ویٖٹ اِستعمال ہسا چھُ باقین سٹیٹن ہندوستان چؠن باقین سٹیٹن منٛز کرنہٕ یِوان باجروہُک تہِ چھُ نؠبرٕ یِوان کرنہٕ باجرا چھِ کم پہمتھ کھیٚوان جے اینڈ کے یِکۍ لُکھ وۄنۍ ہسا اگر أسۍ فٕلاوَن ہٕنٛز کَتھ کَرو روز فٕلاوَر ہسا چھِ یِوان ییٚتہِ وۄپداونہٕ ییٚتہِ ہسا چھِ یِوان سن فٕلاوَر بَناونہٕ ییٚتہِ ہسا چھُ یِوان جسمیٖن ہسا چھُ یِوان گاڈنن منٛز سجاونہٕ ییٚتہِ ہسا ڈیزی فٕلاوَر ہسا چھِ یِوان بَناونہٕ اِرس فٕلاوَر ہسا چھُ یِوان بناونہٕ تہٕ بلیو بیٚل چھُ یِوان بناونہٕ یِم فٕلاوٲرٕس ہسا چھِ أکِس گاڑنس رونک دِوان تہٕ امہِ سۭتۍ ہسا چھُ اکھ گاڈن چمکان تہٕ وۄنۍ اگر کٲم کرو أسۍ فروٗٹسن ہٕنٛز کتھ کرو أسۍ واریاہ فروٗٹٕس ہسا چھِ یِوان بناونہٕ یِمن منٛز چھِ واریاہ فروٗٹٕس جے اینٛڈ کے یس منٛز وۄپدان تہٕ واریاہ فروٗٹٕس ہسا چھِ نیٚبرِم ہندوستان کؠن نیٚبرِمؠن سٹیٹن منٛز وۄپدان یِوان وۄنۍ اگر ایٚپلٕچ کتھ کرو أسۍ جے اینٛڈ کے یس منٛز ہسا چھِ میکسِمم پورشن جے اینڈ کے یُک یُس سُہ ہسا چھُ تَتہِ ہسا چھُ یِوان ایٚپٕل وۄپداونہٕ یِم ایٚپٕل ہسا چھِ باقین کنٹرین منٛز تہِ یِوان سوزنہٕ تہٕ ہندوستان کؠن سٹیٹن منٛز تہِ ہؠکان سوٗزِتھ ہؠکان تہٕ امِچ کالٹی ہسا چھِ بڑٕ زبردست آسان امیُک امِچ شایِن ہسا چھِ الگ آسان باقیو ایٚپلو کھۄتہٕ یِم باقین سِٹیٹن منٛز تہِ چھِ یِوان بناونہٕ مگر ییٚمیُک نیوٗٹرٛشنل ویلیوٗ ہسا چھُ واریاہ ہیٚور یُس ہسا جے اینڈ کے یَس منٛز ژوٗنٛٹھ چھِ یِوان وۄپداونہٕ تہٕ اَمہِ ہسا چھُ امہِ لِحاظ ہسا چھُ یِوان واریاہ درٛوگ تہِ ہسا چھُ یہِ بَنان پَتہٕ مارکیٹس منٛز گژھان تہٕ باقٕے یِم فروٗٹٕس یِم ہَسا باقین سِٹیٹَن منٛز چھِ یِوان تِمَن منٛز ہسا چھُ آرینٛج بیٚننا چھُ لیمَن چھُ یِم ہسا چھِ ہِندوستان کٮ۪ن باقین سٹیٹن منٛز بناونہٕ یِوان یِمن منٛز آرینٛج چھِ زیادٕ مہراشٹراہس منٛز یِوان بناونہٕ تہٕ یِم ہسا چھِ یِوان باقین سٹیٹَن مگر اگر یہِ مہاراشٹرہس منٛز چھِ زیادٕ بَنان باقین سٹیٹَن تہِ ہسا چھِ پَتہٕ یِوان یہِ کرنہٕ ٹرانسفر تِم تہِ ہسا چھُ آرینجُک استعمال کران پتہٕ اگر وۄنۍ وجٹیبلن ہٕنٛز کتھ کرو وجٹیبٕل ہسا چھِ کٔشیٖر منٛز تہِ بنان تہٕ ہندوستان چٮ۪ن باقین سٹیٹن منٛز تہِ بنان ییٚتہِ ہسا چھِ ریڈش تہِ بنان کیرٹ تہِ بنان برٛجل تہِ بنان تہٕ اونین تہِ چھُ بنان اگر ہسا وۄنۍ پنٛجابٕچ کتھ کرو پنجابس منٛز ہسا چھِ زیادٕ پَہمَتھ ایریا چھُ سُہ یَلہٕ یَتھ منٛز ہسا زیادٕ پَٹیٹو چھُ بَنان اونین چھُ بَنان ریڈش چھِ بَنان تہٕ کیرٹ تہِ چھِ بَنان تہٕ یِمن ہسا یِمَن چھِ واریاہ یِم ہسا چھِ واریاہَس ٹایمس تہِ روزان تہٕ جے اینڈ کے جے اینٛڈ کے یس تہِ چھِ یِوان یِوان سَپلاے کرنہٕ